ٹرین ٹرین چھِ مےٚ وٕچھمٕژ کَتہِ ٹرین چھِ مےٚ وٕچھمٕژ بانی ہال ٹُو یور چھَس بہٕ آمٕژ بانِحال ٹُو بارہمولہ ٹرٛینہِ منٛز یُس ٹرٛین چھِ سُہ چھِ سون سَفَر کَران آسان ٹرٛینہِ منٛز چھِ سیٖٹٕس آسان اِنجَن وغیرہ سورُے کینٛہہ سیٖٹہٕ ٲسۍ تم ٲسۍ تَتھ منٛز واریاہ زیادٕ کَمفٲٹیبٕل ییٚلہِ بہٕ کھٔژٕس تمۍ وَقتہٕ پَتہٕ کٔر مےٚ کٲم پَتہٕ کٔڑ مےٚ ٹِکَٹ ٹِکَٹ کٔر مےٚ فرٛام بانِحال ٹُو بارہمولہ سۄ ٲسۍ پانٛژِ بَجہِ ژیٖرۍ ٹرٛین تہٕ یُس واریاہ زیادٕ نَظارٕ وٕچھ مےٚ تَتھ ٹرینہِ منٛز لوٗکھ کھٔتۍ واریاہ زیادٕ ٹرٛینہِ منٛز بیٚیہِ یِم لوٗکھ چھِ تِم چھِ زیا یوٗجؤلی زیادٕ آز سَفَر کَران ٹرٛینہِ منٛزٕے تِکیٛازِ کہِ ٹایم یُس چھُ ٹایم چھُ بَچان بیٚیہِ کیٛاہ چھِ گژھان کٲم یُس ییٚلہِ بہٕ ٹرٛینہِ وِز ٲسٕس تَتھ گٔژھ واریاہ زیادٕ لوٗکھ نیٚبٕر کِنۍ اوس واریاہ زیادٕ اَصٕل نَظارٕ کٔشیٖر ہُنٛد نَظارٕ بیٚیہِ کٔر کٲم یُس سیٖ سیٖٹٕس ٲسۍ تِم ٲسۍ اَصٕل کَمفٲٹیبٕل مگر یُس نۄیِز تَتھ منٛز اوس مطلب سُہ اوس تھوڑا سا اِرِٹیٹ کَرَان سُہ اوس اِنسانَس کھَرَان تھوڑا سا یِم ٹرٛینہِ ہُنٛد ویٖلٕز چھِ آسَان تِم آیہِ نہٕ مےٚ تِتھ پٲٹھۍ اَتھِ کِہیٖنۍ تہِ نہٕ مگر یُس ٹرٛینہِ ہُنٛد ٹرٛیک چھِ آسان یَتھ پیٚٹھ ٹرٛین پَکان چھِ سُہ چھُ آسان واریاہ زیادٕ زیُٹھ بیٚیہِ چھِ آسان سُہ مضبوٗط بَنٲیِتھ تہٕ یہِ کَتہِ پیٚٹھ کوٚت تام چھ مےٚ ٹرٛاوٕل کوٚرمُت بانِحال ٹُو بارہمولہ چھُ مےٚ ٹرٛاوٕل کوٚرمُت ٹرٛین بیٚیہِ اوس مےٚ تمہِ دۄہ پَنُن فادَر تہِ سۭتۍ تہٕ مےٚ عام کوٚر واریاہ زیادٕ ایٚنجاے تَتھ سَفرَس منٛز سُہ کوٚر مےٚ أتی پیٚٹھ بانِحال ٹُو بارہمولہ بارامُلہ پیٚٹھ آیَس بہٕ پَتہٕ گاڑِ منٛز سوپور تام تہٕ یُس یہِ چھِ ٹرٛینہِ ہٕنٛدۍ نویِز چھِ اِنسانَس اِرِٹیٹ مگر کَران تَتھ مَنٛز ٲسۍ واریاہ زیادٕ لوٗکھ واریاہ زیادٕ مےٚ کوٚر ڈِفرَنٛٹ لوٗکَن سۭتۍ کوٚمنِکیشَن ڈِفرَنٛٹ لوٗکھ وٕچھ مےٚ تِمَن سۭتۍ کٔر مےٚ کَتھ باتھ تہٕ اِنسانَس چھُ ایٚکٕسپیٖریَنٕس گژھان اَگَر اَکھ اِنسان ٹرٛینہِ منٛز کھَسہِ تٔمِس چھِ ایٚکٕسپیٖریَنٕس گَژھان کہِ سُہ کِتھ پٲٹھۍ چھِ باقیَن لوٗکَن سۭتۍ کَتھ کَران یا باقٕے لوٗکھ کِتھ پٲٹھۍ چھِ کَتھ کَران تِمَن ہُنٛد اَنٛداز تِمَن ہُنٛد رہَن سہَن تِم چھِ پَنٕنۍ پَنٕنۍ وِوٕز کَران شِیَر أکِس أکِس سۭتۍ اَگَر أسۍ ٹرٛینہِ منٛز سَفَر کَرو تہٕ واریاہ زیادٕ چھِ اِنسان ہیٚچھان یوٗجؤلی ایز کَمپِیٲڈ ٹُو پرٛایویٹ ٹرٛانَسپوٹ کھۄتہٕ چھِ ٹرٛینٕے بہتَر تِکیٛازِ کہِ اِنسان چھُ واریاہ زیادٕ ہیٚچھان اِنسان چھُ واریاہ زیادٕ ایٚکٕسپیٖریَنٕس گَژھان مطلب سٲری چھِ آسان اَلَگ اَلَگ بِہِتھ تہٕ یہِ ہوپ کہِ سٲرسٕے کٔشیٖر یہِ ٹرین اَکہِ وَقتہٕ آسہِ سٲرسٕے کٔشیٖر ٹرین تِکیٛازِ کہِ یہِ چھِ وٕنہ أڑسٕے اَندَس وٕنہِ چھِنہٕ یہِ سٲرسٕے کٔشیٖر آمٕژ کِہیٖنۍ تہِ نہٕ مگر یُس ٹرٛینہِ ہُنٛد سَفَر چھُ یہِ چھُ واریاہ زیادٕ آسان گژھان ایز کَمپِیٲڈ ٹُو گٲڑۍ یُس گاڑِ منٛز چھِ گاڑِ منٛز چھِ أسۍ لَگان گٲنٛٹہٕ زٕ گٲنٛٹہٕ تَتھ چھِ اَسہِ لَگان ہُتھ ٹرٛینہِ منٛز چھِ لَگان تَتھ مِنٹَن ہٕنٛز مگر یِم سٹیشَن چھِ آسان تِمَن پٮ۪ٹھ چھِ تھوڑا سا ٹایِم لَگان وٕ گوٚو توتہِ چھِ لَگان یِم ایز کَمپیٲڈ ٹُو گٲڑۍ تہٕ ٹرٛینہِ منٛز چھِ لَگان کَم ٹایم بانِحال ٹُو بارہمولہ چھَس بہٕ آمٕژ تَتھ مَنٛز